پٲنٛژھ ہَتھ ژُوَنٛزاہ ساس اَکھ لَچھ دۄیہِ ترٕٛہ شَتھ پانٛژترٕٛہ ساس زٕ ہَتھ تہٕ ژُنَمَتھ اَرتٲجی شَتھ پٲنٛژھ ہَتھ تہٕ ژور